ہے کِچنَس منٛز یا باتھروٗمَس منٛز چھِ کیٚمۍ آسان یعنی گَگَر آسان یا ؤٹلہٕ آسان أسۍ ہَسا چھِ کَران استعمال یا چھَکو أسۍ تِمَن اِنسیکٹٕسایڈ اگر وۄنۍ سُہ ایویلیبٕل آسہِ یا لیٚدٔر ویٚدٔرٕ چھَکان تِمَن تَمہِ سۭتۍ حظ بیٚیہِ چھِ آسان یِم ریٚیہِ ویٚیہِ چھِ آسان گژھان پٲدٕ اَتھ ژھۄٹَس وۄٹَس منٛز یُس أسۍ ڈیسٹٕبِنَس منٛز چھُ آسان تھوٚومُت تَمہِ خٲطرٕ چھِ أسۍ کَران یِہٕے اِنسیکٹٕسایڈ استعمال یا چھِ چھَکان لیٚدٔر یا چھَکان بیٚیہِ کینٛہہ آیٹم وایٹَم ییٚمہِ سۭتۍ تِم دوٗر چھِ ژَلان یا مَران چھِ